ہیٚلو اسلام علیکُم ٹھیٖک چھُوٕ تُہۍ چھُو یہِ شاپ کیٖپَر ییٚمِکۍ فرٛوٗٹ شاپ کیٖپَر جی یہِ مےٚ ٲس فرٛوٗٹ ضروٗرت تُہۍ ؤنِو مےٚ اَتہِ کۭتیٛاہ قٕسمَن ہٕنٛدۍ فرٛوٗٹ چھِ کَم کَم

اَچھا کیٖوی چھا اَتہِ اَچھا تِمَن کیٛاہ بھاو اَزٕ سارِنٕے چھا زیادَے

اَچھا دٲن کِلوٗ کۭتِس گژھان اَز ٹھیٖک چھُ

کَم تہِ گژھِ گوٚو گژھٮ۪ک تیٚلہِ کَم

اَگر جَلدی کَم گژھِ تہٕ تیٚلہِ چھُ ٹھیٖک تیٚلہِ یِمو تَمے وِزِ اَگر نَے وُنہِ تہٕ تیٚلہِ یِمو پَگہٕے مےٚ چھِ ضروٗری اوس مےٚ مےٚ ٲسۍ دَ دٲن تہٕ بیٚیہِ ٲس مےٚ دَچھ ضروٗرت

آ تیٚلہِ یِمہٕ بہٕ صُبحس اَگرَے وُنکٮ۪س وُنکٮ۪س چھِ ٹھیٖک ریٹ تہٕ ٹھیٖک چھُ اَچھا اَچھا اَچھا ٹھیٖک